ہٮ۪لو السلامُ علیکُم تُہی چھُو حظ ڈاکٹر اچھا ٹھیٖک مےٚ حظ اوس یہِ وَنُن کہِ مےٚ چھِ تکلیٖف اوترٕ پٮ۪ٹھ مےٚ چھِ یہِ کولڈ گوٚمُت بیٚیہِ چھِ کَلَس دود بیٚیہِ چھِ مےٚ ویٹ گین گژھان اَکھ زٕ ترٛےٚ دۄہ گٔے آ تیٚہ چھِنہٕ پَتہ کٔمۍ بیٚیہِ چھُنہٕ مٲل تہِ نہٕ آسٲنٕے تُہۍ ؤنِو مےٚ کہِ یہِ کیٛازِ چھِنہٕ آسان چھُ فیٖوَر بیٚیہِ چھُ فِوَر روزان ہاں اۭں ٹھیٖک چھےٚ یہِ چھِ جی یہِ مگر مےٚ چھُ نہٕ حظ روزان ویٹ سۄ کِتھ کَن مطلب بہٕ کیٛاہ کرٕ تَمہِ خٲطرٕ کہِ مےٚ گژھِ گژھُن مطلب پرٛاپَر ویٹ بہٕ گژھٕ گژھٕن پرٛاپر یا فِٹِنٛگ گژھِ مےٚ یِنۍ باڈی منٛز

ٹھیٖک آ مےٚ نہٕ حظ چھِ ٹٮ۪سٹہٕ کَرنٕچ ضوٚرَتھ یا نَہ

اچھا ٹھیٖک بیٚیہِ چھُ نہٕ حظ مےٚ چھِ روزان فِوَر تُہۍ ؤنِو فِوَر کیٛازِ چھِ مےٚ روزان مطلب مےٚ چھُ کھَسان وَسان فِوَر

ٹھیٖک حظ اچھا ٹھیٖک حظ چھُ بیٚیہِ کیٚنٛہہ اہن حظ ٹھیٖک چھُ اَدٕ کیٛاہ ٹھیٖک حظ چھُ